واریاہ ہاے کالٹی فیٖڈ چھِ یِوان ہُہ چھِ یِوان امہِ سۭتۍ چھِ کمپٹشن امہِ سۭتۍ بڑٮ۪و مِلِک پرڈکشن بڑے امہِ سۭتۍ امہِ سۭتۍ بڑیٚیہِ بیٚیہِ آیہِ مطلب اصل اصل دوا آیہِ امہِ سۭتۍ بڑیو اٮ۪گرِکلچر تہِ بڑہو یہِ تِل گۄگُل امِکۍ تہِ بڑیٚیہِ فِشنگ چھ فارمنٛگ چھ لگاوان آز مطلب بیول چھِ انان نٮ۪برٕ بناوان چھِ گاڈٕ ییٚتہِ فارمن منٛز امہ سۭتۍ ہُریٚیہِ واریاہ اِکنامی امہِ سۭتۍ گوٚو اسہِ ایٖزی مطلب تھنگ چیٖز گٔے ایویلیبٕل مطلب ہر کُنہٕ گامہٕ پتہٕ گامہٕ